آ سٲنِس ضِلعہ بانڈی پوراہَس منٛز چھِ یِوان سٹیڈیَم تَتھ منٛز چھِ یِوان فُٹ بال گِنٛدنہٕ سُہ چھِ اَکھ اَصٕل گیم سُہ چھِ ہیٚکان اِنٹَرنیشنَل تہِ گِنٛدِتھ نیشنَل تہِ گِنٛدِتھ گۄٚڈٮ۪تھ چھِ ہیٚچھان أسۍ مگر پنٛنِس سٹیڈیَم بانڈی پوراہَس منٛز آ بیٚیہِ سانٮ۪ن گامَن منٛز تہِ چھِ یِوان درسگاہ بیٚیہِ چھِ یہِ تہِ ییٚتہِ ہیٚنٛڈی کرٛافٹٕس تہِ ڈارٕز تہِ دَرسگاہَس تہِ چھِ تِمَن منٛز چھِ أسۍ ہیٚچھان یہِ واریاہ کینٛہہ اَصٕل دَرسگاہَس منٛز چھِ أسۍ قۄران ہیٚچھان بیٚیہِ چھِ واریاہَن جایَن خاندَر آسان تَتہِ چھِ پیٚوان وَنُن تہٕ گیٚوُن گیٚونہٕ خٲطرٕ چھِ أسۍ تور گژھان